آز برٛونٚٹھ پانٛژھ دہ ؤری کٔر اَسہِ سٔٹاٹ گارڈِنِگ یِم ژوٗنٹھۍ کُلۍ دِتۍ اَسہِ لگ بگ زٔمیٖن دۄن ترین کَنالن تہٕ تَتہِ پٮ۪ٹھ گٔے سٲنۍ یۄس گارڈٔنِگ یۄس باغبٲنی ہُند سُہ کار چھُ یہِ گوٚوسٹاٹ تہٕ اَتھ چھُ پیوان رِگوٗلرلی یہِ چھُ اینگیج آسان أتھۍ سۭتۍ مطلب آؤرۍ ڈِفرنٹ ڈِفرنٹ کامین منٛز تِمن واتُن دوا کَرُن یا کھاد کَٹٲے وغیرہ تہٕ یہِ چھُ تھرٛوٗ آوُٹ ؤریس چلان